ییٚتہِ چھُ اکھ گرٛوپ تمن چھِ ہٲنٛز ونان تہِ أسۍ چھِنہٕ تمن منٛز روزان کہیٖنۍ تہٕ فِشنگ کمنٹی چھِ یم سیٚلبریٹ کران ارگنٛگا فیٚسٹول سُہ چھُ ژورن دۄہن ہند فیٚسٹول تمن آسان